سارنٕے چھُ پَنُن پَنُن اَکھ پروسپیٚکٹِو آسان ییٚمہِ کِنۍ تِم کٲم چھِ کَران کہِ میون مانُن چھُ کہِ تِمَن پَزِ فیملی بِزنِس کَرُن یُس واریاہ زیادٕ بیٚٹَر چھُ روزان